میٛٲنۍ پَسنٛدیٖدہ کِتاب یُس اَصلی واقعات پٮ۪ٹھ چھِ سُہ چھِنہٕ کَہَے بیٚیہِ چھِ مےٚ پٔرمٕژ اَکھ کِتاب شِو کھیران یوٗ کین وِن سُہ چھِ واریاہ اِنٹرٛٮ۪سٹِنٛگ سُہ چھِ اَکھ سٮ۪لٕف ہٮ۪لٕپ بُک تٔمۍ تَتھ منٛز چھِ شِو کھیران پَنٕنۍ سٲری یِم یِم چھِ تِم زندگی منٛز گٔمٕتۍ سُہ تَتھ پٮ۪ٹھ لیوٚکھمُت بیٚیہِ کیٛاہ چھِ وَنان تَتھ منٛز چھُ سُہ وَنان ییٚلہِ سُہ جیلَس منٛز گَیے لوٗکَن ماٹِویٹ کَرنہٕ تَتہٕ کیٛاہ کیٛاہ سوال آے تِمَن یِس یہِ بیٚیہِ کیٛاہ چھِ وَنان تَتھ منٛز چھِ اِنٹرٛٮ۪سٹِنٛگ یہِ کہِ تَتھ منٛز چھِ ماٹِویٹ نَل کوٹ ووٹ آسہِ ییٚمۍ سۭتۍ اِنسان مےٚ ہی اِنسان ماٹِویٹ وَل گژھان چھِنہٕ کِہیٖنۍ بَٹ تویتہِ یِم بٲقی تِم گژھن بیٚیہِ بَس میٛٲنۍ کِتاب چھِ سُے یوٗ کین وِن بَے شِو کھیرا